وَعلیکُم السَلام ٹھیٖک چھُو حظ اہن حظ اصٕل پٲٹھۍ حظ تُہۍ چھُو حظ ٹھیٖک گَر بار چھا حظ ٹھیٖک سٲری چھُو حظ ٹھیٖک اصٕل پٲٹھۍ حظ سٲلِم چھا حظ ٹھیٖک پٲٹھۍ أسۍ حظ چھِنہٕ ٹماٹر کٕنان کیٚنٛہہ أسۍ چھِ یِم فرٛوٗٹ کٕنان حظ میوٕ حظ میوٕ أسۍ چھِ کٕنان ژوٗنٛٹھۍ چھِ کٕنان کیلہٕ چھِ کٕنان یِم اَز حظ چھِ مختلف ریٹہٕ تہٕ یہِ چھُ وۄنۍ ٲں تۄہہِ کُس قٕسم آسوٕ ضروٗرت کیُتھ آسوٕ تۄہہِ ضروٗرت تہٕ تَمی حِساب چھِ ریٹ تہِ گَژھان اَز حظ چھِ ریٹ ویسے تھوڑا تیزٕے پَہَم اَز چھُ گَژھان کلوٗ حظ چھُ گَژھان سِٹاٹ لگ بگ یِہَے حظ ہتھ رۄپیہِ پٮ۪ٹھ چھُ گَژھان یہِ چھُ گَژھان لگ بگ زٕ ڈاے ہتھ رۄپیہِ تہِ حظ چھُ گَژھان اگر تَمہِ کھۄتہٕ تہِ ہیٚور کالٹی آسہِ ضروٗرت سُہ حظ چھُ گَژھان لگ بگ ترٛےٚ ہتھ رۄپیہِ اہن حظ اَز حظ چھِ ژوٗنٛٹھۍ حظ چھِ بلکُل تازٕ کیلہٕ چھِ تازٕ تۄہہِ کُس کُس ہیٚو میوٕ لگوٕ کُس تُہۍ ؤنِو حظ مےٚ

ٹھیٖک حظ چھُ یِم حظ میلن فریٚش یِمن حظ چھُنہٕ کانٛہہ پرواے أسۍ حظ دِمو تۄہہِ فریٚش تۄہہِ حظ دمو چَیٚک کٔرِتھ تۄہہِ پانہِ یِیُو نَہ حظ تُہۍ یور تہٕ تُہۍ وُچھو ییٚتِنس پانہٕ تہِ تہٕ سُہ نَہ چھُ کانٛہہ پر بیٚیہِ چھا حظ کانٛہہ اسہِ حظ چھِ سٲری فرٛوٗٹ یُس تہِ تۄہہِ حظ فرٛوٗٹ لگوٕ چاہے سُہ کیلہٕ آسن یا ژوٗنٛٹھ ٲسِنۍ یا چھِنہَ حظ اَمبٕر ومبٕر آسان یِم حظ بنن سٲری امبٕر بنن یہِ کیاہ چھِ اَتھ وَنان کیلہٕ بنن ٲں باقٕے کیلہٕ لَگن کیٚنٛہہ یِم ژٕنن چھِ ژیر چھِ یِم تۄہہِ لگِنَو تہٕ تِم حظ بنن اَز حظ چھِ پتہٕے مارکیٚٹ تۄہہِ حظ اگر اَز گژھیٚو نَہ حظ باغَس منٛزٕے اَز حظ چھِ زمیٖندار اَز حظ چھِ زمیٖندار تَتہِ کٕنان حظ لگ بگ ستھ ہتھ رۄپیہِ تہٕ پتہٕ چھُنَہ حظ آسان خرچی باقٕے تہِ تہٕ توسب حظ چھُ یہِ گَژھان تھوڑا حظ یہِ ہیٚورٕے پَہم کیٚنٛہہ حظ چھُ تۄہہِ حظ تۄہہِ حظ کَرو پتہٕ کنسیشَن تہِ أسۍ وُچھو نَہ حظ تُہۍ کوٗتاہ نِیُو تہٕ أسۍ حظ کیلہٕ تہِ حظ چھِ اَز چھُ تھوڑا مارکیٚٹ کیلن تہِ تیزٕے اَز حظ چھُ لگ بگ کیلہٕ درجن گَژھان حظ لگ بگ حظ ہتھ رۄپیہِ اگر ہول سیل تہِ کٕنو نَہ حظ تہٕ نَمتھ رۄپیہِ کَم حظ چھُنہٕ گَژھان کِہیٖنۍ تہِ اَز حظ چھُ پرٮ۪تھ کُنہِ مارکیٚٹ تۄہہِ حظ چھِ پتہٕے اَز وٲتۍ یِم وٲتۍ ؤری اَکھ زٕ اَز حظ چھُ واریاہ زیادٕ درۄجر اَز چھِ پرٮ۪تھ کانٛہہ چیز درٛوگٕے تہٕ او سب چھُ یہِ تہِ وۄنۍ حظ چھُنہٕ کِہیٖنۍ تُہۍ یِزیٚو تُہۍ یِزیٚو پَگاہ نَہ حظ کیٚنٛہہ تُہۍ یِزیٚو رٲز یِزیٚو تہٕ رٲز حظ رٲز حظ آسیٚن یِم ایٚوَلیبٕل بیٚیہِ حظ آسیٚن یِم فریٚشٕے تہٕ بہٕ دِمو تۄہہِ فریٚش حظ تُہۍ چھُو نَہ حظ مےٚ پنٕنۍ کسٹمر تو سب چھُس بہٕ وَنان تۄہہِ گَژھوٕ آسُن فریٚشٕے سَہ نَہ حظ تُہنٛز کَتھ حظ چھِ صحیٖح تہٕ سَہ نَہ حظ چھَنہٕ کانٛہہ تہِ فِکر تُہۍ حظ یِزیٚو تہٕ آرام سان تہٕ بہٕ حظ تھاوہو تۄہہِ فریٚش مال کٕہیٖنۍ تہِ چھُنہٕ بیٚیہِ گَژھہِ آسُن اگر یِم تُہۍ اَمبٕر نِیُو ژوٗنٛٹھۍ تہِ یِم آسیٚن صاف بیٚیہِ آسہِ یِمن کَلر وَلر تہِ حظ ٹھیٖک تُہۍ حظ یِزیٚو صُبحس نَہ حظ یِزیٚو کیٚنٛہہ تُہۍ یِزیٚو رٲز تیٚلہِ ٹھیٖک چھا حظ اَد چَلو اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ اَلسَلامُ علیکُم